ہیٚلو اسلام علیکم کیٛاہ سا ٹھیٖکٕے چھو اہن حظ ٹھیٖک ٹھیٖک تُہۍ چھِو ٹھیٖک صحت چھا ٹھیٖک کَتہِ چھِو کیٚنٛہہ کٲم ٲسا اچھا اَدٕ کیٚنٛہہ نہٕ حظ چھُنہٕ تُہۍ ؤنِو مےٚ اتھ کٲژاہ لاگتھ واگتھ چھےٚ لَگان تۄہہِ وُچھوٕ اتھ ؤرکِنگ پرٛوسیٚس کیٛاہ چھُ چلو کیٚنٛہہ چھُنہٕ بہٕ چھَس وُنکیٚنس چھَس آسان بہٕ گَرِ تہٕ کیٚنٛہہ دَیِو تُہۍ مےٚ یِنہٕ تہٕ پَتہٕ وُچھو أسۍ کَرو ڈِسکَس کٲتیٛاہ مۅہنیٖی لگن بیٚیہِ سیرِ ویرِ کٲم تہٕ تٔمے حِسابہٕ وُچھو پَتہٕ مےٚ باسان میٛون خیال چھُ گھیٹہٕ رَژھا تہِ تھاوَو اتھ منٛزباگ چھُنہٕ حظ لگان چھُ خوٚشی غمس منٛز گَژھِ آسُن ہمسایَس ہمسایَس سۭتی اصٕل تہٕ دیوار رَژھا تہِ بناوَو تہٕ مگر اَمہِ سۭتۍ گیٹہٕ رژھا تہِ روزِ ہے منٛزباگ تہٕ تمہِ سٍتۍ یِیہِ ہے آسٲیِش اورٕیور گَژھنٕچ چلو ٹھیٖک چھُ وۅنۍ میلو تیٚلہِ شامس کَرو اصٕل پٲٹھۍ کَتھ آدٕسا چلو